اَسلام علیکُم بہٕ چھَس بَنٛڈٕ پورِ روزان خۄش چھَس بہٕ تیٚلہِ روزان ییٚلہِ مےٚ سٲرٕے کٲم آسہِ کٔرِتھ آ صبُٮحٲے ییٚلہِ وۄتھان چھَس بہٕ بہٕ چھَس گرِچی کٲم کران ییٚلہِ بہٕ صبُحٲے وۄتھٕ وۄتھٕ بہٕ صبُحٲے تھوٚد پَتہٕ چھُ وَٹُن پیٚوان بِستر توٚتام چھُ آسان دیٚماغَس منٛز یہِ ٹینشن کہِ بہٕ کِتھٕ کٔنۍ مۄکلاو یہِ کٲم کٔرِتھ پَتہٕ چھَس بہٕ بِستر وَٹان بِستر وَٹان تَپٲرۍ ٹِم پَلو وَٹان ڈُوِتھ کَڈان پَتہٕ مۄکلاوان چھَس بہٕ یِمَن کُٹھین ڈُوِتھ پَتہٕ چھَس بہٕ پَتہٕ چھِ پیٚوان کِچنٕچ کِچنَس منٛز چھِ آسان واریاہ زیادٕ ژھۅٹھ چاے چٔمٕژ تَپٲرۍ آسان ژوٚٹ ترٛٲومٕژ تَتہِ چھُ لگان واریاہ ٹایم پَتہٕ چھَس بہٕ پیٚوان سُہ صاف کَرُن یِم کران چھَس بہٕ سُہ صاف مۄکلاوان کِچنہٕ پَتہٕ چھَس بہٕ نیران نیٚبر ڈُوان چھَس بہٕ آنٛگنَس ییٚلہِ بہٕ آنٛگنَس مۄکلاوٕ ڈُوِتھ پَتہٕ والہٕ بہٕ ہٮ۪رِ ڈُوِتھ ییٚلہِ بہٕ سُہ پَتہٕ کران چھَسس ژھۅٹھ جمع ژھٕنان چھَس ترٛٲوِتھ ییٚلہِ سٲرٕے کٲم چھےٚ موکلان اَتہِ چھَس بہٕ خۄش گژھان پَتہٕ چھُ روزان ییٚتہِ دِل مُتمٔیٖن بیٚیہِ چھَس خۄش بیٚیہِ چھَس بہٕ ییٚلہِ عیٖذ پیٚٹھ عیٖذ ہٕنٛز واریاہ زیادٕ چھِ آسان عیٖذ ہٕنٛز گرٛیکھ عیٖذ ہٕنٛز گرٛیٚکھ چھِ آسان وَنان چھِ عیٖد چھِ پَگاہ وُچھ صفٲیی کَرٕنۍ تَمہِ ساتہٕ چھِ آسان واریاہ ٹینشَن دَپان چھِ تَمہِ دۄھ چھِ آسان ہیٚتھٕے گٔنٛزراوان دۄہ کٔژ دۄہ روٗدۍ کٔژٕ دۄہ روٗدۍ بہٕ گٔنٛزراوے دۄہ عیٖد کٔژ دۄہ روٗدۍ پَتہٕ کٔژ دۄہ لَگان مےٚ کِچنَس پَتہٕ کٔژ دۄہ لَگان مےٚ ہیٚرِ کٲنی تُلنَس پَتہٕ ہُتھ کَمرَس ہالَس کٔژٕ دۄہ لگان مےٚ پَتہٕ چھَس بہٕ ٲسٕس کران کٲم گۄڈٕ بہٕ چھَس ہالسٕے تُلان ہالَس نیرِ ہال مۄکلی ہالَس چھُ آسان واریاہ تَتہِ چھُ پیٚوان تَتہِ چھِ واریاہ تاخ تِمَن تاخ چھِ پیٚوان پَتہٕ تِم تاخ چھِ پَتہٕ پیٚوان چھَلٕنۍ پَتہٕ تَتھ چھُ واریاہ زیادٕ بوٚڈ وَتھرُن تَتھ چھُ لگان زٕ ژور نَفر پَتہٕ تُلان سُہ وَتھرُن تُلان پیٚوان سُہ تاپَس ترٛاوُن نیٚبرٕ پیٚٹھ شیٖٹ چھَلان مَگر میٹِنٛگ چھےٚ نہٕ چھَلان کِہیٖنٛۍ کیٛازِ کہِ میٹِنٛگ چھےٚ آسان میٹِنٛگ چھِ پَتہٕ ہیٚکان چھٔلِتھ کِہیٖنٛۍ بیٚیہِ تَنس اَگر سُہ زیادٕ جَل چھَلو تَمہِ موٗجوٗب چھُس بہٕ پَتہٕ